ہیٚلو اَسلامُ علیکُم وعلیکُم سلام بَس شُکُر خۄدایَس کُن سٲری ٹھیٖک تُہۍ حظ چھُو پَانہٕ ٹھیٖک اَہَن حظ آ تُہۍ کٕم چھُو و ریناز باب گونٛڈ کہِ بابہٕ گونٛڈ کیٚپٹَن اَچھا ٹھیٖک ٹھیٖک تُہۍ یہِ کیٛاہ تُہۍ ؤنِو تُہۍ تۄہہِ کیٛاہ کٲم ٲسو اَہَن حظ آ اَچھا ٹھیٖک تہٕ تۄہہِ تۄہہِ کیٛاہ چھُو ٹیٖم ٹیٖمَس کیٛاہ چھُو تۄہہِ ناو باغ وَن ٹٲیگٲرٕس اَچھا ٹھیٖک ٹھیٖک یہِ کیٛاہ وَنان یَتھ یہِ تُہۍ کَر چھِو وَنان میچ گِنٛدنُک اَچھا ٹھیٖک یہِ کیٛاہ وَنان لایٹِنٛگ ویسے یہِ آتھوار گَژھِ نہٕ پاسِبُل کیٚنٛہہ تہٕ اَتہِ چھِ واریاہَن ٹیٖمَن تَمہِ دۄہ میچ مےٚ چھُ تھوٚومُت رٔٹِتھ یہِ مطلب کیٛاہ وَنان ڈیٹ تھوٚومُت رٔٹِتھ باقِیَن ٹیٖمن میچُک تہٕ بیٚیہِ چھُ فیٖس ویٖس تہِ تِمَن دِتھ آلریڈی ایڈوانس پےٚ کوٚرمُت تِمو تہٕ مگر لایٹِنٛگ یُس تۅہہِ لایٹِنٛگ منٛز چھُو وَنان لایٹِنٛگ ہُنٛد سِسٹَم چھُنہٕ اَسہِ تتہِ کیٚنٛہہ کیٛازِکہِ اَسہِ چھُنہٕ لایٹ وایٹ اَتہِ چھُنہٕ ڈے میچ گژھان نایِٹ میچ ہیٚکہِ نہٕ اَتہِ گٔژھِتھ کِہیٖنٛۍ نہَ فِلحال چھُ مےٚ باسان کَم سے کَم چھُ ہفتہٕ چھُ گرٛاوُنٛڈ بنٛد آ کیٛاہ وَنان لگ بگ اَز کٔژِم چھِ اَز چھا ژۄدہٲیِم ژۅداہ اَگَست ہفتہٕ کھنٛڈ چھُ بنٛد مےٚ باسان نَیہِ ہَفتہٕ یُس یہِ آتھوار آسہِ نٔو آتھوار یا ژٔنٛدروار چھِ آتھوار ژٔنٛدٕروار آسہِ یِمو دۄیو منٛز آسہِ دۄن دۄہن منٛز آسہِ گرٛاوُنٛڈ یَلٕے نٔو آتھوار حظ اَچھا ٹھیٖک یہِ نٔو آتھوار حظ چلو ٹھیٖک چھُ تُہۍ کٔرۍزیٚو مےٚ تَمہِ دۅہ فون آ کیٛاہ وَنان تُہۍ کٔرۍ زیٚو نہٕ مےٚ تَمی ساتہٕ فون تہٕ بہٕ وَنہو تۄہہِ تَمی ساتہٕ أسۍ چھِ لگ بگ کیٛاہ وَنان فیٖس چھِ أسۍ پانٛژھ ساس رۄپیہِ چھِ أسۍ رَٹان گرٛاوُنٛڈ فیٖس مطلب تَتھ منٛز چھِ أسۍ میٹ ویٹ کیٛاہ وَنان میٹ فیٖس تہِ تہٕ بیٚیہِ مطلب گرٛاوُنٛڈ فیٖس أسۍ چھِ مطلب پانٛژھ ساس چھِ أسۍ رَٹان سٔروِس تہِ چھِ ایٚویلیبُل اَصٕل مگر تَتھ گَژھِو نا تۄہہِ یہِ کیٛاہ وَنان ریٹ گژھِ نا تَتھ تِژھٕے ہاے تَتھ چھِ گژھان اَمہِ نِش پانٛژھ ہَتھ رۄپیہِ علاوٕ نہَ تیٛوٗت گژھٮ۪س نہٕ سُہ چھُ واریاہ گژھان تَتھ

سُہ گژھٮ۪م نۄقصان وللہ ساڑ ژور ساس مطلب سُہ گوٚو کَم چلو کیٚنٛہہ چھُنہٕ وَلہٕ آ تُہۍ دییٖزیٚو رۄپیہِ پانٛژھ ہَتھ دییٖزیٚو تُہۍ کَمٕے پانٛژھ ساس تانۍ کَرو پانژٕ شَتھ گژھٮ۪م وللہ کَم تَتھ چھُم نہٕ حِسابٕے اَہَن حظ چلو اَچھا چلو ٹھیٖک چھُ تیٚلہِ تہٕ تُہۍ آ کیٚنٛہہ چھُنہٕ پَرواے وَلہٕ تُہۍ کٔرۍزیٚو مےٚ تُہۍ کٔرۍزیٚو مےٚ تَمہِ ساتہٕ فون ییٚمہِ ساتہٕ تُہۍ میچ آسٮ۪و بہٕ تھاوٕ یہِ ٹٔرِف رٔٹِتھ تَمہِ ساتہٕ ٹھیٖک چھا تہٕ کیٛاہ چھِ اتھ ونان تُہۍ دییٖزیٚو ساڑے ژور ساس آ مگر بیٚیہِ تھاوٕ بہٕ ؤنِتھ اَتھ چھُو ڈے میچے نایِٹ میچ چھِنہٕ اتھ کیٚنٛہہ اتھ چھَنہٕ لایٹِنٛگ وایٹِنٛگ کیٚنٛہہ تہٕ تُہۍ کٔرۍزیٚو مےٚ تُہۍ کٔرۍزیٚو مےٚ مگر تَمہِ دۄہ ییٚمہِ دۅہ تۅہہِ میچ چھُو مطلب آتھوار آسِو نا تۄہہِ نےٚ نٮ۪کٔسٹ آتھوار میچ تُہۍ کٔرۍزیٚو مےٚ صُبحٲے فون تہٕ بہٕ تھاہو تۄہہِ یہِ ناو واو ییٚتٮ۪تھ لیٖکھِتھ تہٕ بیٚیہِ تھاوو بہٕ تۄہہِ رٔٹِتھ یہِ ٹٔرف ٹھیٖک چھا حظ چلو اَسلامُ علیکُم